مےٚ چھُ اکھ لۄکُٹ دُکان بہٕ چھس تٔتھۍ منٛز پنُن بِزِنِس کران تہٕ بہٕ چھس سُوان پلو اگر پتہٕ کتھ کرو بہٕ کوتاہ چھس یِمن ہٮ۪وان یِم پلو سُونس اگر کتھ کرو تتھ منٛز أسۍ شاٹہِ ہٕنٛز تتھ چھس بہٕ ہٮ۪وان ڈاے ہتھ أکِس شاٹہِ سُونس بلاوٕز چھس بہٕ ہٮ۪وان یِہٕے ہتھ رۄپیہِ سُونس سلوار سوٗٹس چھس بہٕ ہٮ۪وان ساڈٕ ترٛےٚ ہتھ چادر اگر بہٕ سُوٕ تتھ چھس بہٕ ہٮ۪وان ژور ہتھ ٹاپ اگر بہٕ سُوان چھس تتھ چھس بہٕ ہٮ۪وان زٕ ہتھ تہٕ پٮ۪نٹس چھس بہٕ ہٮ۪وان ڈۄڈٕ ہتھ باقٕے باقٕے